پلانٹسن ہُنٛد گروتھ ییٚلہِ وٕچھو اتھ متعلِق ییٚلہِ کُنہِ تہِ کٲنٛسہِ مشور ہیٚمو یہِ گژھہِ تٔمِس ہیٚوٚن مشور یٔمِس ایٚکٕسپیرینس اتھ منٛز آسہِ یا تہٕ ہیٚکو جنابِ محترم تٔمِس ہیٚتھ یٔمِس اتھ منٛز کانٛہہ ڈگری وگری آسہِ وٕچھو ینورسٹی والٮ۪ن تہِ ہیٚکو ہیٚتھ تہِ کیازِ یِہُس ووٚن تِمو کانٛہہ مشورا دوہس دِنس متعلِق تہٕ سُہ آو یہِ اسہِ بڑٕ بہتٔریٖن تِمو ووٚن پھلیہِ برونٛٹھے پھلے ٲس وُنہِ وسنے دۄپکھ ہے کیٚلشم تہٕ یہِ ان کیلبان تہٕ یہِ کٔرو سا استعمال یہِ سِکور یتھ حظ یتھ ہسا کٔرۍزیٚو یہِ ہسا یہِ سِکور تہٕ انسیٚکٹہٕ سایٚڈ مےٚ نی اتتی نی مےٚ نصیٖحت کہِ نہ سا کیٚلشم بورانے چھِ اتھ پھلیہِ ضرورتھ مےٚ ہسا دُت دِیُت کیٚلشم بوران تہٕ جناب محترم ژونٛٹھۍ درے اصٕل تِتھے کٲٹھۍ چھُ وۄنۍ ہیٚکو تٔمِس باغہٕ وٲلِس بییٚہِ تہِ ہیٚتھ مشور یٔمِس زن اتھ منٛز ایٚکٕسپیرینس آسہِ کُنہِ ساتہٕ چھُ آسان کٲشرٮ۪ن تھوری آسان پٔرمٕژ کینٛہہ مگر یہِ چھُ آسان پریٚٹِکٕلی أمِس چھِ آسان یہِ ایٚکٕسپیرینس اتھ منٛز تہٕ سُہ چھُ آسان ہوٚمِس ہنٛدِ کھۄ ہُہُنٛدٕ کھۄتہٕ تہِ ہیٚور گوٚو یٔمِس اتھ منٛز ایٚکٕسمیرینس آسہِ امِس ہسا گژھہِ مشورات ہیٚون بہٕ چھُس کُنہِ ساتہٕ ینورسٹی والٮ۪ن سۭتۍ تہِ رٲبطرٕ کران کُنہِ ساتہٕ چھُس بہٕ تٔمِس باغہٕ وٲلِس سۭتۍ تہِ رٲبطہٕ کران یٔمِس اتھ منٛز پوٗرٕ ایٚکٕسپیرینس آسہِ زِ مشورات چھُس بہٕ ہیٚوان یہِ کُل کِتھ کٲٹھۍ گروتھ کرِ اتھ منٛز کیاہ چھُ دِیُن اتھ منٛز کر دِمو یہِ آسیٚکھ مان ژٕ کیٚلشمٕچ کر چھِ ضرورت کیٚلشم بورانٕچ کر چھِ ضرورت تہٕ کُس ٹانِک کتھ منٛز دِمو تہٕ یہِ ہسا گژھہِ ہیٚنۍ زیادٕ پہم گژھہِ تٔمِس ہیٚنۍ یٔمِس اتھ منٛز ایٚکٕسپیرینس آسہِ منٛزٕ باغ وٲلۍ سی یا تہٕ گژھہِ ہیٚنۍ جیادٕ پہم یُس زن یہِ ینورسٹی ایٚگرٕکلچر یُنورسٹی والٮ۪ن یِمو چھُ آسان یہِ تھوری پرمٕژ یِمو چھُ آسان پان گوٚشمُت تہٕ ییٚمہِ سۭتۍ تہِ نی مےٚ واریاہ نصیٖحت تہٕ باقٕے شُکریہ